السلام علیکم ورحمۃ اللہ وبرکاتہ بہٕ ونہو تۄہہِ یۄس حظ خاص لیڈر اوس کشمیٖرس منٛز ییٚمۍ اصل رول کوٚر ادا ییتہِ یمِس ناو چھُ محبوبا مفتی محبوبا مفتی یۄس زن زامٕژ أس زٕتووُو زٕتووُہ میے کُنوُہ شتھ تہٕ کُنہٲٹھ یہِ ٲس اکھ انڈین ہنٛدوستانٕچ پولِٹِشَن پی ڈی پی یس سۭتۍ یۄس زن فسٹ گۄڈنِچ زنان یۄس زَن بنے سی ایٚم کٔشیٖر ہٕنٛز چیف منِسٹر یۄس زن بنے کٔشیٖر ہِنٛز بییٚہِ ٲس محبوبا مفتی لاسٹٕچ چیف منِسٹر جعمو کشمیٖرٕچ ٲ ینہٕ پٮ۪ٹھ ٲ ژور ایٚپرٮ۪ل زٕ ساس شُراہ پٮ۪ٹھ کُنوُہ جون زٕ ساس ارٕدہ تام یۄس زَن مجبوبا مفتی چھِ أمِس اوس مٲلِس ناو مفتی محمد سعید محبوبا مفتی یۄس زَن چھِ یہِ ہسا ٲس پران اۭ یونورسٹی کشمیٖر محبوبا مفتی ٲس اۭ چیف مِنسٹر اۭ کٔشیٖر ہِنٛز ییٚمہِ زن جوین کوٚر بی جے پی یس سۭتۍ یتھ زَن ونن چھِ بھارتیا جنتا پارٹی محبوبا مفتی کٔر کٔشیٖر پٮ۪ٹھ واریاہ اصل رول ادا یۄس زن اصٕل پالٹِشن چلاوان ٲس یۄس زن اۭ محبوبا مفتی چھِ سۄ ٲس روزان اسلام آباد اسلام آباد یتھ ونان چھِ ڈسٹرکٹ اننت ناگ یتھ ونان چھِ اسلام باد محبوبا مفتی یۄس زن چھِ أمۍ کوٚر جوین بی جے پی یس سۭتۍ اۭ پتہٕ ٲس یہِ سی ایم کٔشیٖر ہِنٛز تہٕ محبوبا مفتی یۄس زن چھِ أمۍ کوٚر أمۍ دِیُت رِزاین اۭ أمۍ دِیُت رِزاین جون زٕ ساس اردہ